یِم تہٕ وٕنکٮ۪نَس شِیر مارکیٚٹِنٛگ آن لاین گژھان چھِ یِمو ہَسا اوٚن اَکھ واریاہ چینٛج اَکھ أکِس مارکیٹَس منٛز زِ وٕنکٮ۪نَس چھِ آن لاین گَرِ بِہِتھ وٕنکٮ۪نَس سورُے کینٛہہ گژھان زِ اِنسانَس چھِنہٕ پٮ۪وان نٮ۪بر نیرنٕچ ضروٗرتھٕے اِنسان چھِ گَرِ کمرَس منٛز بیٚہِتھ سٲرٕے مارکیٚٹِنٛگ کَران تہٕ ڈِجٹَل ایپٕس یِمو ہَسا کوٚر واریاہ مطلب چینٛج اِنڈہِکۍ مطلب ٹرٛیڈِنٛگ منٛز مطلب کہ گَرِ بِہِتھ چھِ اِنسان سورٕے کینٛہہ کَران نہ چھِ پٮ۪وان کُنہِ جایہِ گژھُنٕے ڈور سِٹٮ۪پن پٮ۪ٹھ چھُ سورٕے کینٛہہ واتان یا یِم ڈِجٹَل آیپٕس وٕنکٮ۪نَس بَنان چھِ اِنڈیاہَس منٛز خاص طور یِمو سٕتۍ ہَسا چھِ واریاہ واریاہ بیٚنِفِٹ اِنسانَس چھِنہٕ پٮ۪وان گَرِ نٮ۪بر نیرُن کِہینۍ تہٕ اِنسان چھِ ہٮ۪کان یِمہٕ ڈِجٹَل ایپو سٕتۍ واریاہ زیٖنِتھ تہِ اِوٕن کہ واریاہ ایپٕس چھِ تِم یِم رٮ۪فرَل چھِ دِوان ییٚمہِ ساتہٕ أسۍ کانٛہہ فرٛنٛڈ رٮ۪فَر چھِ کَران تٔمِس رٮ۪فرَل لِنٛک چھِ سوزان تٔمِس تہِ چھِ بٮ۪نِفِٹ مِلان تہٕ اَسِہ چھِ پانَس تہِ بٮ۪نِفِٹ مِلان تہٕ بیٚیہِ یُس یہِ آن لاین سِسٹَم چھِ چاہے ڈِجٹَل ایپٕس چھِ چاہے شِیَر مارکیٹِنٛگ چھِ یہِ ہَسا چھِ رِس رِسکی جاب تہِ چھِ یہِ تِکیازِ یِم لُکھ اٮ۪ڈِکٹِو چھِ گژھان یا یِم چھِنہٕ آسان یِم چھِ تھٲرڑ پارٹی ایپٕز آسان یِم چھِنہٕ آفِشَل ایپٕز کِہینۍ آسان تہٕ ییٚمہِ کہ سۭتۍ اِنسان یِمَن ہُںٛد اٮ۪ڈِکٹ ہٮ۪کہِ گٔژھِتھ تہٕ واریاہ لاسٕز چھِ گژھان اِوٕن کہ اٮ۪ڈِکٹ گٔژھِتھ چھِ واریاہ لاسٕز گژھان ییٚمہِ کہ سٕتۍ زِ